میٛانہِ زندگی مَنٛز یُس زَن ساروٕے کھۄتہ ویلیٛویبل چیٖز چھُ سُہ چھُ میٛون مول تہٕ موج تکیٛازِ یِم گٔے یِم چھِ آسان تِم اِنسان زٕ یِم زَن أکِس شُرِس چھِ بَچپَن پٮ۪ٹھے رَچھان تہٕ کران چھِس بوٚڑ تہٕ بَڑٕ تہِ چھِ أمۍ سٕنٛز موج تِتھے پٲٹھۍ أمۍ سٕنٛدۍ خٲطرٕ پریشان آسان یِتھ پٲٹھۍ یہِ لۄکٹہٕ چھِ آسان پریشان أمۍ سٕنٛدۍ خٲطرٕ اگر یہِ بوٚڑ وٲتِتھ یہِ شُر بیٚمار پیٚیہِ اگر خانٛدر کٔرِتھ تہِ اگر یہِ بیٚمار پیٚیہِ أمۍ سٕنٛز موج چھِ تِتھے پٲٹھۍ پریشان گَژھان یِتھ پٲٹھۍ سۄ لۄکٹہٕ ٲس أمۍ سٕنٛد خٲطرٕ پریشان گَژھان تمے موجوب چھُ یُس یہِ مول موج چھُ آسان یہِ چھُ آسان ویلیٛویبل چیٖز أکِس انسان سٕنٛدۍ زندگی مَنٛز اسی لیے اسہِ پَزِ یمن قدر کَرٕنۍ تہٕ تِکیٛازِ یہِ چھُنہٕ بیٚیہِ یہِ مول موج چھُنہٕ بیٚیہِ یِوان زندگی مَنٛز کیٚنٛہہ یہِ چھِ تمٕسے آسان پتہ ییٚمِس یِم بِچھڈیمٕتۍ چھِ آسان یا ییٚمِس نِش یِم جُدا چھِ آسان گٔمتۍ یہِ چھُ تمسٕے آسان پَے یہنٛد ویلیٛو کیٛاہ چھُ تہٕ یمن کیٛاہ چھُ ویلیٛو چھُ آسان لایفہِ مَنٛز تِکیٛازِ یہوے ہسا چھِ موجی آسان یۄس اگرے کانٛہہ شُر اگرے کانٛہہ شُر روشہِ یہِ چھَس موجی یۄس تٔمس کھیٛاوناوان چھِ اگر سُہ بوٚڑ وٲتِتھ تہِ روشہِ موجی چھِ آسان سۄ یۄس تٔمس زارپار چھِ کران اسی لیے چھِ میٛانہ زندگی مَنٛز ساروٕے کھۄتہ ویلیٛویبل چیٖز سُہ گوٚو موج تہٕ مول